پٲنٛژھ پٮ۪ٹھ سَتھ ؤری ییٚمِس بَچَس وٲنٛس آسہِ سَتھ ؤری مٲنِو تُہۍ سَتھ ؤری تھٔوۍ تُہۍ مَدِ نظر ییٚمِس بَچَس وٲنٛس آسہِ سُہ گژھِ پینٹِنٛگ کَرُن سُہ گژھِ یہِ رنٛگ کَرُن سُہ گژھِ ڈرٛایِنٛگ کَرُن سُہ گژھِ یہِ نقشِہ کٲری کَرُن تٔمۍ سٕنٛدۍ خٲطرٕ تٔمۍ سُنٛد فیوٗچَر چھُ پَتہٕ واریاہ بے یُس زَن تٔمۍ سُنٛد یِنہٕ وول مُستقبِل چھُ آسان سُہ چھُ آسان واریاہ برٛایٹ مطلب واریاہ چَمکُوُن آسان اَتھ فیٖلڈَس منٛز تہٕ اَمہِ سۭتۍ چھِ تٔمِس بٮ۪نِفِٹ مِلان اَمہِ سۭتۍ ہیٚکہِ تٔمِس روزگار تہِ پَگاہ مِلِتھ